بالکُل حظ وَنہٕ بہٕ تۄہہِ پانٛژَن ہمسایَن ہُنٛد ناو سُہ حظ گوٚو حاجی غلام رسوٗل بٹ بیٚیہِ ہَسا گوٚو بیٛاکھ اَکھ ثناء اللہ بٹ بیٚیہِ ہسا گوٚو بیٛاکھ مختار احمد بَٹ بیٛاکھ ہسا گوٚو سمیٖر احمد بَٹ بیٛاکھ ہسا گوٚو اَسٮ۪ن مُکھیا محمد افضل بٹ تہٕ بیٛاکھ ہسا چھِ اَسہِ ہمساے ییٚمِس ہسا چھُ ناو عبد الرشیٖد خان بیٛاکھ ہسا چھُ اَسہِ ییٚمِس ناو چھُ غلام حسن ڈار ٹیٖچر چھِ